کَشمیٖری لینگویج چھِ کَشمیٖرکٮ۪ن لُکن مَدر ٹنگ کَشمیٖری لنگویج منٛز چھِ واریاہ اِنگلِش وٲڑ تہِ یِوان اَربی وٲڑ تہِ یِوان اردو وٲڑ تہِ یِوان اَتھ منٛز چھِ واریاہ وٲڑ کَشمیٖری لینگویج چھِ گریمَر چھُ اَتھ ٹپھ مَگر یہِ چھُ ہٮ۪چھِنۍ چھِ یہِ واریاہ سہَل یِم تہِ ٹوٗرِسٹ یور چھِ یِوان تِم تہِ چھِ یَژھان کَشمیٖری بولُن تِم تہِ چھِ کوٗشِش کران بولنٕچ تہٕ تِم تہِ چھِ کیٚنٛہہ حرف بولن کَشمیٖری لینگویج یُس أسۍ چھِ کَشمیٖری کران سُہ چھِ نہٕ رِیل کَشمیٖری کیٚنہہ أسۍ چھِ تھوڑا گریمَر منٛز کیٚنہہ تھوڑا کیٚنہہ چھِ أسۍ تَتھ ژٹان مَگر یُس کَشمیٖری لینگویج چھِ اَتھ چھِ گریمَر تھوڑا ٹپھ نہ تہٕ چھُ یہِ کَشمیٖری لینگویج بولٕنۍ واریاہ سَہل واریاہ لُکھ لُکھ تہِ چھِ ییٚتہِ چھِ واریاہ کٲشِر کَشمیر لینگویج ویری گژھان کَشمیٖری وٲڑ ویری گژھان کانہہ چھُ کران کُنہِ جایہِ چھُ ری آسان أسۍ چھِ ڈِیا وَننان تَتھین تہٕ کَشمیٖری لینگویج چھِ نتہٕ ہُہ بولٕنۍ سَہل چھِ مَگر اَتھ چھِ تھوڑا گریمَر وٲڑٕے چھِ اَتھ تھوڑا ٹپھ ہی لٮ۪کُھن تہِ چھُ چھُ ٹپھ تہٕ مَگر کٲشِر چھِ اَتھ منٛز چھِ یِوان گُجِر گوجر لٮ۪نگویج تہِ چھِ اَتھ منٛز تھوڑا تَتھ پہٲڑی تہِ تھوڑا کَشمیٖری وٲڑ چھِ تَتھ سۭتۍ مِکٕس